وعلیکُم اسلام آ ؤنِو حظ آ یِم تُہٕنٛز نِچ چھِ حظ زَیٚن فاطِما تِمَن تُہۍ ؤنۍ تَو مےٚ اَکھ تٔمۍ کٔر واریاہَن دۄہَن چھُٹی تِم آسہٕ اوترٕ تہِ گَرِ بِہِتھ واریاہَن دۄہَن تُہی آیِو مےٚ نِش یِمَن دِیِو لیٖو تُہۍ ؤنِو مےٚ تۄہہِ کیٛاز چھُو یِمَن کیٛاز چھُ دۄہَے دۄہَے لیٖو گژھان یہِ چھَنہٕ پرٛاپَرلی سکوٗل تہِ یِوان کِہیٖنۍ تُہۍ ہیٚکِو مےٚ ؤنِتھ بہٕ دِمہٕ لیٖو تَتھ چھُنہٕ کانٛہہ مَسلہٕ بہٕ دِمہٕ أمِس أکٮ۪ن یا دۄن دۄہَن لیٖو مگر یہِ چھےٚ واریاہَن دۄہَن گَرِ بیٚہوان وَ کیٚنٛہہ نہ حظ چھُنہٕ مگر اَتھ وٕچھو تُہۍ کہِ نَتہٕ اگر تُہۍ مٲنِو کہِ أسۍ ہٮ۪کو تیٚلہِ اَتھ بیٛاکھ کینٛہہ طریٖق کٔرِتھ یُس نہٕ أمِس کٕلاسز مِس گژھَن کیٚنٛہہ وٕچھو حظ اِنسان چھُ چلو کیٚنٛہہ چھُنہٕ وَلہٕ حظ بہٕ حظ دِمہٕ أمِس لیٖو بیٚیہِ چھا حظ کیٚنٛہہ حُکمَہ آچھا چلو ٹھیٖک حظ چھُ بِہِو حظ خۄدا حافِظ